دۆپمو یہِ غریٖبی چھنہٕ اَصلی آسان کِہیٖنی یہِ بٔڑۍ مٔہنی ہَسپَتالَن منٛز چھِ گژھان تِمن چھِ مِلان اَصل اعلاج مطلب کہِ غریٖبَن ہٕنٛدۍ خٲطرٕ چھ واریاہ اَصل مطلب کہِ گولڈَن کارڈ چھُ گورمِنٹَن کۆر یہِ واریاہ اَصل ییٚلہِ کووِڈ تیٖن نایِنٹیٖن مطلب کہِ سٲنِس گامَس منٛز کہِ اَکھ مطلب کہِ دُنۍ مطلب کہِ سٲنِس محلَس منٛز یا گامَس منٛز چھِ مطلب کہِ سٲنِس گامَس منٛز چھنہٕ یہِ اَکھ سِلینڈر اوس آسان ییٚتہِ ہُہ آکسِجَن یورٕ نَسا اوس آکسیٖجَن واکسیٖجَن کِہیٖنی بہٕ چھس أپیٖل کَران لُکَن یِمن گورمِنٹس چھس بہٕ أپیٖل کَران یہِ تہٕ یہِ حظ دِیِو یورٕ ہَسپتال مطلب کہِ یورٕ چھِ ہَسپتال مگر تیٖژا فیسَلٹی چھنہٕ کِہیٖنۍ مطلب کہِ ریٖل گٔژھ کَرٕنۍ اؠم آی اے گٔژھ کَرٕنۍ یا واریاہ چیٖز چھِ مطلب کہِ یورٕ چھنہٕ بییٚہِ چھِ مطلب کہِ بیٚیہِ چھِنہٕ یورٕ ہَسپتال دوٗر بییٚہِ چھ ییٚتہِ واریاہ دوٗر اگر یورٕ پیشنٹ آسہِ سُہ مَرِ تۆتَس تام یۆتَس تام سُہ تور واتہِ مطلب کہِ یی چھُ مطلب کہِ بہٕ چھس گورمِنٹَس أپیٖل کَران یورٕ تہِ دِیِو ہَسپتال مطلب کہِ واریاہ دوٗر چھُ ہسپتال اؠمبُلیٚنسن چھِ کَران فون تِم چھنہٕ سہَل سَہل یِوٲنی بہٕ چھس أپیٖل کَران لُکَن یِمن گورمِنٹَس تُہۍ حظ دِیِو یورٕ تہِ ہَسپتال مطلب کہِ یورٕ گٔژھ ریٖلہٕ گٔژھ گژھٕنۍ مطلب کہِ واریاہ چیٖز چھِ دنٛڈ ڈاک یِمن چھِ آسان زنان مٔہنِوِس چھ آسان واریاہ حِساب مطلب کہِ یورٕ چھنہٕ سۄ فیسَلٹی کینہہ تہٕ بہٕ چھس یہِ أپیٖل کَران یہِ گورمِنٹَس یورٕ تہِ دِیِو ہَسپتال سۄ چھِ تُہٕنٛز مہَربٲنی مہَربٲنی